السلامُ علیکم تُہۍ چھُو حظ پولیٖس سٹیشنہٕ پٮ۪ٹھ سریگفارہ أسۍ حظ چھِ کَنٮ۪ل وَن پٮ۪ٹھ ییٚتہِ یہِ ہہ سا یہِ گٔے کٲم اَکھ حظ أسۍ ٲسۍ گٔمٕتۍ اوٗرۍ تھوڑا فیملی اوٗرۍ ٲسۍ سٲرٕے پٔتۍ کِنۍ سیٚدے اَسہِ ژوٗر نَفر جورا ٲسۍ آمٕتۍ تہٕ ژوٗر ٲس سیٚدیمٕتۍ یِمو اوس نِمُت سورٕے ییٚتہِ سۄن وۄن کیش تہِ اوس تھوڑا بہت بیٚیہِ اوسُک تھوٚمت ہاں سامان وامان ژھٕنمُت سورٕے چھٔکرٲیِتھ تہٕ کٔرمٕژ حظ ژوٗر واریاہ چھُکھ نِمُت ژوٗرِ مطلب واریاہ جاداد چھُکھ نِمُت واریاہ ژوٗرِ ییٚلہِ أسۍ گرٕ چھُ واپَس یِوان ژاے نہ پَتہٕ اندَر اَسہِ وُچھ یہِ قُلف حظ پھٕٹرٲیِتھ پتہٕ ژاے أسۍ اندَر تہٕ اَسہِ اوس سورٕے سامان بِکھرِتھ ہورٕ یورٕ پَتہٕ دِژ اَسہِ لاکرَن واکرَن نظر اَسہ وُچھ پَتہٕ اَسہِ وُچھ یِمو نِمُت سۄن تھوڑا اوس سۄن وۄن سُہ تہِ چھُکھ نِمُت بیٚیہِ بیٚیہِ اوس تھوڑا بہت کیش ویش تہٕ سُہ تہِ چھُکھ نِمُت تہٕ بیٚیہِ ٲسِکھ زیرَس ہورٕ یورٕ کوٚرمُت تہٕ واریاہ نۄقصان چھُکھ کوٚرمُت أسۍ کَر یِمو اور اَوا شک چھُنہٕ کٲنٛسہِ پٮ۪ٹھ یِتھ کَنۍ تہٕ ویسے ییٚتہِ چھِ ژوٗر پھیران آز اورٕ یورٕ تہٕ کَران ژوٗر أسۍ تہِ لیکھو وۄںۍ رِپوٹ أسۍ اگر تُہۍ پتہٕ یوٚتَن یِیِو موقَس تُہۍ وٕچھِو اَسہِ چھُ ییٚتہِ سامان سورٕے بِکھرِتھ آ تُہۍ کٔرِو تھوڑا انوٮ۪سٹِگیشَن اَوا واریاہ حظ لَچھَن منٛزمطلب دۄن ترٛٮ۪ن لَچھَن چھُ نۄقصان بیٚیہِ چھُکھ واریاہ پھٕٹرومُت مطلب یِم لاکر واکر ٲسۍ المارِ آسہِ مطلب ترٛٲیِو تُہۍ یِہھنٛد وۄںۍ چھُنا ہُہ جاداد کیش ویش چھُ اگر تُہۍ موقس پٮ۪ٹھ کھٔسِو تُہۍ کٔرِیو اِنوٮ۪سٹِگیشَن تُہۍ دیٖوُن اَسہِ ژور لٔبِتھ ییٚکیٛاہ اَوا أسے کَرو اٮ۪ف آی آر تُہۍ کٔژِ بجہِ تام چھُو اَتہِ أسۍ کَرو اٮ۪ف آی آر لانٛچ

اچھا تہٕ سۄ ٲس تُہٕنٛز مہربٲنی اگر تُہۍ موقس پانہٕ تہِ یِیِو حظ تُہۍ ؤچھِو تُہۍ ؤچھِو ییٚتہِ کیٛاہ دٔلیٖل چھِ تہٕ أسۍ چھِ بَسان حظ کارِلوٗ وَنان یَتھ تَتھ چھُ یہِ ہسا یہِ مین پویِنٛٹ چھُ اَتھ ٹاوَر حظ ایرٹل ٹاوَر اَ اَمہِ برٛونٛٹھ تہِ حظ کٔرٕکھ ژوٗر موبایل ووبایل نِوان ژوٗرِ نہ حظ نہ وٕنۍکٮ۪ن کٔرٕکھ اَسے وٕنۍکٮ۪ن کٔرٕکھ اَسے ژوٗر آچھا سۄ گٔے تُہٕنٛز مہربٲنی شُکریہ اچھا تُل